اَسلامُ عَلیکُم

آ آ یہِ چھِ صوٗفی نظیٖر بینک سرینَگر تُہۍ ؤنِو أسۍ کِتھٕ پٲٹھۍ ہیٚکو تُہُنٛد مدد کٔرِتھ

آ ہا تُہۍ اَگر اسہِ ؤنِو تۅہہِ لایِک تۅہہِ کُس دۅہ روزِ تہٕ ٹایم کیٛاہ روزِ تِکیٛازِ اَسہِ چھُ آل ریڈی آسان وارہایَن جایَن پَنٕنۍ یِم تھٲمِتۍ دۅہ رٔٹِتھ دۅہ گٔنٛڈِتھ اَگر تُہۍ اسہِ ؤنِو دۅہ تہٕ یہِ ڈیٚٹ کیٛاہ روزِ أسۍ وُچھو پننہِ پارٹی سٍتۍ کَرو أسۍ اکہِ لٹہِ کَتھ باتھ تہٕ أسۍ ہیٚکو تیٚلہِ کَنفأرٕم کٔرِتھ

اچھا اچھا اچھا تُہۍ ؤنِو یہِ کمہِ آ ٹایِپ قٕسمُک روزِ یہِ روزِیا قوالی کِنہٕ یہِ روزِ ہُو روٚف آیہِ یا بیٚیہِ کُنہِ آیہِ روزِ تِکیٛازِ تَمی حِسابہٕ چھِ اَسہِ تہِ تیاری کَرٕنۍ تہٕ اَسہِ تہِ چھُ تیُتھ مِٹیریل وُچھُن بیٚیہِ پَنٕنۍ تیٲری کَرٕنۍ پَننہِ حِسابہٕ

ٹھیٖک چھُ اَگر قوالی روزِ تہٕ أسۍ کَرو کٲم یِم اَسہِ پَنٕنۍ پارٹی چھِ تِمو منٛزٕ سوزو أسۍ اکھ نَفر برٛوٗنٹھٕے تِکیٛازِ تِم وُچھَن جاے کِتھٕ کٔنۍ روزِ یُتھ تِم تہِ آرام سان روزن تہٕ بیٚیہِ ییٚمہِ سٍتۍ اَسہِ پَتہٕ بہتر رِزلٹہٕ نَتایج ہیٚکَن میٖلتھ کیٛازِ تِم ہیٚکَن بیٹٚر پٔرفارم کٔرِتھ أسۍ سوزَو نَفر اکھ زٕ برٛونٛٹھٕے یِم تۅہہِ کرٕنو ہیٚلپ یُس سِٹیج آسہِ سُہ کِتھٕ کٔنۍ بَناوَو أسۍ تہٕ کُس روزِ زیادٕ بہتر کمہِ طریقہِ روزوٕ

ٹھیٖک چھُ ٹھیٖک چھُ أسۍ تہِ کَرو پَننہِ انٛدازے یہِ تَیاری ویٲری تہٕ بیٚیہِ وُچھو أسۍ یِم تُہۍ ہیٚکو یِم آڈِینِس آسہِ ناظریٖن یِم سامیٖن آسن تہٕ تِم آسَن بُزرگ آیی ٹھیٖک چھُ شُکریہ چَلو أسۍ تہٕ کَرو چیٚک تہٕ اِنشااللہ واتو أسۍ تہِ پَنٕنِس شُکریہ شُکریہ اَسلام اَسلام عَلیکُم وَعلیکُم